اَگر أسۍ کَتھ کَرَو گۄڈٕنٮ۪تھٕے مذہبٕچ مذہب چھُ اَسہِ گۄڈٕنٮ۪تھٕے اِسلام تِکیٛازِ یِم مُسَلمان چھِ تِمَن سالِمَن چھُ اِسلام مذہب گوٚو یُس یہِ سون اِسلام مذہب چھُ اَتھ منٛز چھِ یِوان مختلِف وٮ۪رَیٹیٖز یعنی کہِ مُختلِف قٕسمٕکہِ فُڈ غذا چھُ یِوان بناونہٕ مِثال کے طور پر وَنَو أسۍ اَگر اَسہِ کُنہِ ساتہٕ چھُ آسان کٲنٛسہِ ہُنٛد زایہِ دۄہ چھِ آسان تٔمۍ دۄہ چھِ اِنسان بناوان حلوٕ چھُ بناوان فِرِنۍ چھُ بناوان یا بیٚیہِ تہِ باقٕے چیٖز چھِ أسۍ بناوان گوٚو اَمہِ علاوٕ کیٛاہ چھِ أسۍ بناوان یہِ گوٚو خاص چھِ مطلب یہِ چھِ أسۍ خاص یِوان بناونہٕ گوٚو اَمہِ علاوٕ چھُ اِنسان بناوان چھُ تہر چھُ بناوان گوٚو سُہ تہِ چھُ یِوان خاص چیٖزَس پٮ۪ٹھ کھٮ۪نہٕ گوٚو بیٚیہِ کیٛاہ چھِ أمۍ علاوٕ بناوان أسۍ پَنٛنِس مطلب مذہب اِسلامَس منٛز بیٚیہِ کَشمیٖری وازٕوان چھِ أسۍ دِوان گوٚو یُس یہِ کر تِکیٛازِ أسۍ چھِ کَشمیٖرٕکۍ أسۍ چھِ کَشمیٖری وازٕوان پسنٛد کران گوٚو یِم باقٕے چھِ تِم تہِ چھِ پسنٛد کران مگر أسۍ چھِ کَشمیٖری لُکھ أسۍ تہِ چھِ کران تِکیٛازِ أسۍ چھِ کَشمیٖرسٕے منٛز روزان گوٚو اَتھ چھِ ناوٕے کشمیٖری وازٕوان یُس یہِ کشمیٖری وازٕوان چھُ یہِ چھِ یِوان مطلب مذہبی تہوارَن منٛز دِنہٕ مگر یُس یہِ تہ یہِ چھُ وازٕوان اَتھ چھِ آسان واریاہ لُطُف یعنی کہِ مَزٕ چھُ اَتھ آسان واریاہ اَصٕل مطلب زبردس چھُ آسان تاکہِ یِم بَچہِ چھِ پرَن وٲلۍ بَچہِ چھِ یِم درسگاہَن منٛز درس چھُ رٹان تِمَن روزِ تازوتریٖن روزِ تِمَن دٮ۪ماغ یا ترٛیش چھُ اِنسان دۄد چھِ ترٛاوان ترٛیشہِ سۭتۍ بَبرِ بیول چھِ ترٛاوان ترٛیشہِ سۭتۍ گوٚو یہِ تہِ چھِ اَکہِ قٕسمُک غذہٕے آسان یا باقٕے وٮ۪رایٹیٖز تہِ باقٕے چیٖز چھِ یِم اِنسان دِوان یا مذہب کِس ناوَس پٮ۪ٹھ چھُ اِنسان نیاز چھُ کران گوٚو واریاہ واریاہ چیٖز چھِ گوٚو وۄنۍ اگر باقٕے یِم مطلب أمۍ نِش مُختلِف کانٛہہ چھُ آسان مِثال کے طور پر وَنَو أسۍ اَسہِ چھِ آسان نَوروز چھِ آسان گوٚو تَمہِ دۄہ چھِنہٕ أسۍ تہر کران کِہیٖنۍ نہٕ یا فِرِنۍ چھِنہٕ أسۍ بناوان کِہیٖنۍ نہٕ گوٚو تَمہِ دۄہ چھِ أسۍ کَشمیٖری وازٕوان چھِ رَنان گوٚو لُکھ کَشمیٖرٕکۍ لُکھ کیٛاہ چھِ تِم چھِ نَدٕرۍ یعنی کہِ یِم ڈَلَس منٛز یِوان چھِ تِم چھِ تَمہِ دۄہ رَنان یعنی کہِ سُہ چھِ آسان خاص اَکھ تہوار چھُ اَسہِ یِوان مناونہٕ یا أمۍ علاوٕ چھُ ارداہ ذِالحج چھُ آسان گوٚو تَمہِ دوہ تہِ چھُ کَشمیٖری وازٕوان یِوان رَنٛنہٕ یعنی کہِ گَرَس منٛز چھِ اَکھ أکِس سۭتۍ خوشی یِوان مناونہٕ اَکھ أکِس چھِ یِوان نالہٕ موٚت کرنہٕ یا برات چھِ آسان تہٕ تَمہِ دۄہ کیٛاہ چھِ اِنسان کران تَمہِ دۄہ چھِ اِنسان شمع چھُ زالان گَرَس منٛز یا گرٛیو یارڈ یعنی کہِ یِم اَسہِ مقبَر وغیرہ چھُ آسان تِمَن پٮ۪ٹھ تہِ چھِ اِنسان شمع چھِ نِوان یا تیٖل چھُ ترٛاوان تِمَن ژانٛگٮ۪ن منٛزَن تِم چھِ آسان کَتریوٗ بنٲیِتھ سُہ چھُ کَشمیٖرُک کلچَر تہٕ تِمَے چھِ اِنسان یوٗ استعمال کران گوٚو یِمَے یِم وٮ۪رَیٹیٖز چھِ یِمَے چیٖز چھِ یِوان یَتھ مذہب کِس ناوَس پٮ۪ٹھ بناونہٕ یا پانہٕ چھُ اِنسان بناوان گوٚو یِمَے چیٖز چھُ اِنسان ہٮ۪کان بنٲیِتھ تہٕ باقٕیَن بَچَن منٛز یا غریٖب لُکَن منٛز تہِ چھِ اِنسان کران اَمی ذٔریعہٕ مدتھ تاکہِ یِم بۄچھ ۂتۍ چھِ تٕم روزَن نہٕ بۄچھِ ۂتۍ کِہیٖنۍ نہٕ تِمَن تہِ گژھِ مدتھ یا اَگر اَسہِ نیاز چھُ کوٚرمُت زِ کربٕلٔہٕکٮ۪ن شہیٖدَن تہِ واتہِ اَمہِ سۭتۍ شفاع تہٕ اَسہِ تہِ واتہِ شفاع بیٚیہِ روزَو أسۍ صحت و سلامَت سٲری روزَن صحت و سلامَت تہٕ اَمی نیٖز چھُ یِوان یہِ کرنہٕ نیاز چھِ یِوان اَمہِ نیٖز کرنہٕ